وعلیکُم السَلام کَم حظ چھِو تۄہہِ کیٛازِ کوٚروٕ فون فون کیٛازِ کوٚروٕ تۄہہِ اَوا ؤنِو ؤنِو آ یہِ چھِ پوٚز کَتھ آ یہِ چھِ پوٚز کَتھ ؤنِو تُہۍ کیٛاہ چھُ وَنُن اَوا اَوا کینٛہہ تہِ اۭں اَوا کوٚت چھُ یُن اَ تُہُنٛد نہ تُلِو ٹھیٖک چھُ آ اَوا اَوا اَوا یہِ چھِ پوٚز کَتھ ؤنِو تُہۍ زٔمیٖن اَوا اَوا لَڑاے اَوا اَوا اَوا ہَمسایَن مَنٛزَے عزَت ژَلان اَدٕ تی ؤنِو تۄہہِ کیٛاہ چھُو وَنُن تہٕ وَن سا اَوا ٹھیٖکَے سُے گوٚو واریاہ اَصٕل اگرٕے أسۍ دٮ۪وار دِمو وَن ژٕ بَے بوزان چھُس اَوا اَدٕ سُے گوٚو ٹھیٖک واریاہ ٹھی اَصٕل گوٚو سُہ وَن وَن سا اَوا اَوا اَوا اَوا اَوا اَوا سُہ چھِ پوٚز کَتھ یہِ چھُ تَنٛگٕے گَژھان آ تُلِو حظ کینٛہہ چھُنہٕ پَرواے کینٛہہ چھُنہٕ پَرواے پَگاہ ووتُس بہٕ